اَسلام علیکُم اچھا سٲںِس کَشمیٖرَس منٛز چھُ اَکھ چیٖز ییٚتہِ چھِ لُکھ کَران زیادٕ پرٛیفَر پرٛیویٹ ہاسپِٹَلَن منٛز گژھُن کیازِکہِ پرٛویٹَس منٛز چھِ تِم دَپان شاید چھِ اَسہِ میلان اَتہِ گُڈ یہِ تہٕ أسۍ گژھو اوٗرۍ ییٚلہِ تہِ کٲنٛسہِ پِرٛژھان ژٕ کیا کَرَکھ بہٕ چھس بٮ۪مار نہ نہ نہ بہٕ گژھٕ وۄنۍ پرٛیویٹٕے کیازِ کیازِ کیازِ سُہ چھِ دَپان تورٕ اَتہِ چھُ واتَان کیر اَصٕل اَتہِ چھِ آسان صفٲیی اَصٕل اَتہِ چھِ ڈاکٹر روزَان ایکٹِو اَتہِ چھُ مطلب پرٛتھ کانٛہہ چیٖز ایویلیبٕل اگر درٛوگ پَہَن چھِ گژھن مگر کیر چھُ واتان پیشَنٛٹ چھُ ٹھیٖک گٔژھِتھ نیران تہٕ گورمینٹ ہاسپِٹَلَن منٛز ہَسا چھُ أسۍ اگر گژھو تور تَتہِ چھِ آسان گۄڈنٮ۪تھ لٲنَن منٛز لُکھ پَتہٕ چھِ تِمَن دَکہٕ دُسۍ لَگان واتان چھِ ڈاکٹر صٲبَس نِش تَتہِ چھُکھ سُہ جلدی جلدی دِوان نظرِ رَژھا تہٕ بَرحال وَنَان چھُکھ یہِ تیوٗتاہ تہِ چھُ نہٕ سَنان کینٛہہ یوٗتاہ پرٛیویٹ ہاسپِٹلَس منٛز چھُ ڈاکٹر سَنان کیاہ دٔلیٖل چھِ پَتہٕ کِتھ کٔنۍ اوس پَتہٕ کیاہ گوٚو پَتہٕ کیاہ اوس سُہ چھِ سورُے زانان مگر گورمینٹ ہاسپٹَلَس منٛز چھِ ڈآکٹر تہِ جلٕد بٲزی ہِنٛز کٲم کیازِکہِ تِمَن چھِ پَتہ آسان نٮ۪برٕ چھِ واریاہ بٔڑ لاین بہٕ ہٮ۪کہٕ نہٕ ایٖژ لاین شاید کٔرِتھ کِہیٖنۍ تہٕ سُہ چھِ دِوان نظر چھِ یہِ بہٕ وَننہٕ سُہ چھِنہٕ نظر دِوان کِہیٖنۍ سُہ تہِ چھِ دِوان نظر تہٕ ٹھیٖک چھِ تَتہِ تہٕ لُکھ گژھان یہِ چھِ لُکَن بَڑیومُت اَکھ چویِس ہِش یا یہِ چھِ بڑیومُت اَکھ اعتماد ہیُٚکھ لُکَن پرٛیویٹَس پٮ۪ٹھ کیازِکہِ پرٛیویٹٕے چھُ اَصٕل تہٕ أسۍ چھِ أتی ٹھیٖک گژھان ییٚلہِ تہِ کٲنٛسہِ پیشَنٹَس کینٛہہ دود چھِ آسان خۄ اللہ تعالٰی رٔچھِن تٔمِس چھِ وَنان ژٕ کوٚت ژٕ کوٚت گژھکھ سُہ چھِ ونان بہٕ گژھٕ پرٛیویٹ ہاسپِٹَل کیازِکہِ پرٛیویٹ ہاسپِٹَل چھِ واریاہ زیادٕ کیر کَران تہٕ بہٕ ہٮ۪س بہٕ ہَسا گژھٕ اوٗرۍ منٛزٕ زَن وَنو تہِ أسۍ تٔمِس نہ سہَ نہ ژٕ گژھٕ گورمینٹ ہاسپِٹَلَس سُہ چھِ دَپان نہ نہ نہ ہے نہ تَتہِ چھِ تہِ لَتہٕ تَتہِ چھِ ہُہ تَتہِ چھِ یہِ تَتہِ چھِنہٕ سیوٚد سَنان کِہیٖنۍ تَتہِ چھِ بیٖڈ آسان تَتہِ چھِ آسان ہُہ تَتہِ چھِ آسَان یہِ تہٕ بَرحال علاج چھُ گژھان ہرکُنہِ جایہِ ڈاکٹر صٲب چھِ ہرکُنہِ جایہِ ڈاکٹر چھِ سُے چاہے پرٛیویٹَس پٮ۪ٹھ چھُ یا گورمینٹَس منٛز چھُ تہٕ أسۍ وَنو نہٕ ڈاکٹَر چھُ ہُتہِ بَدَل دَوا دِوان یا ییٚتہِ بَدَل دَوا دِوان ڈاکٹر چھ ڈاکٹر تٔمۍ چھ آسان ڈگری کٔرمٕژ أسۍ ہٮ۪کو نہٕ ڈاکٹرس خِلاف گٔژھتھ کِہیٖنۍ ڈاکٹر چھِ رُت اللہ تعالٰی ہَس پَتہٕ چھُ اللہ تعالٰی ہَن یہِ تھوٚمُت شِفاع ڈاکٹر سٕنٛزَن اَتھَن منٛز تہٕ بَرحال یہِ چھِ اَسہِ پَنٛنُے سَماجَس منٛز یہِ اَکھ دِکت اَکھ اگر أسۍ ٹھیٖک کَرٕہاو تہٕ أسی دَپہَو ڈآکٹر گژھِ مطلب ڈاکٹر چھِ یہوے ڈاکٹر چھِ اَسہِ ہُتہِ تہِ وٕچھان یِہٕے ڈاکٹر چھِ اَسہِ ییٚتہِ وٕچھان تہٕ ییٚتہِ چھِ پٮ۪وان اَسہِ پۄنٛسہٕ بَرٕنۍ بَرحال غریٖب غُربات چھِ آسان سٲری چھِنہٕ اَتھَس منٛز بَرابَر کِہیٖنۍ تہٕ أڑۍ چھِنہٕ ہٮ۪کان پرٛیفَر کٔرِتھ یہِ بہٕ گژھٕ پرٛیویٹ ہاسپِٹل مگر مَجبوٗر چھِ گژھان بِچٲرۍ تِمَن چھِ پٮ۪وان کٕنُن کینٛہہ تِمَن چھِ پٮ۪وان کینٛہہ مطلب سہَ اَرٕ سَر کَرٕنۍ تہٕ اَدٕ چھِ پٮ۪وان تٔمِس پرٛیویٹ ہوسپِٹَل واتُن دود آسہِ دگ آسہِ کینٛہہ آسہِ سٔرجری آسہِ کٲنٛسہِ بِچٲرِس کینٛہہ آسہِ تہٕ سُہ چھِ واتان پرٛیویٹٕے سُہ چھِ دَپَان ہے نا نا وَۄنۍ دِنَم گورمینٹ ہَسپتالَس منٛز لٲن پَتہٕ دِنَم نمبر پَتہٕ کَرنَم دۄیہِ ترٛیٚیہِ تِیٖتِس کالَس اِمہٕ بہٕ ہُتہِ واپَس شاید تہٕ بہٕ گژھٕ مٔرِتھ تہٕ پَتہٕ کیاہ علاج کَرٕ ڈاکٹر چھُ ڈاکٹرٕے ڈاکٹر چھُ واریاہ تٔمِس چھِ سُہ چھِ رُت آسان چھُن تھوٚمُت اللہ تعالٰی ہَن مطلب پَنٛنہِ پَتہٕ یہِ شِفاع قایِم بَخٕش کَرنہٕ وول تہٕ أسۍ ہٮ۪کو نہٕ ڈاکٹرس خِلاف گٔژھتھ کِہیٖنۍ اَسہِ چھِ فیملی منٛز تہِ واریاہ ڈاکٹر تہٕ ڈاکٹر ہٮ۪کون نہٕ اِگنور کٔرِتھ کینٛہہ تہٕ بَرحال یہِ چھِ اَسہِ پَنٕنۍ سونچ بَدلاوٕنۍ اگر سٲرٕے سوسایٹی بَدلہِ اِنسان بَدلہِ پانہٕ تہٕ ڈاکٹر بَدلہِ آٹومیٹکلی تہٕ أسۍ أسۍ اَگر کَرو کوٗشِش پانَے پَنٕنۍ ہَسپَتال ٹھیٖک کَرنٕکۍ پَنُن مطلب سٹیٹس یہِ ٹھیٖک کَرُن پَنُن یہِ آرڈر کیرِکیوٗلَم ٹھیٖک کَرنُک تہٕ اَسہِ چھَنہٕ کٕہٕنۍ ضٔروٗرت پَتہٕ پرٛیویٹس ہَسپَتالَن بہ مدَربٕدَر گژھنٕچ شُکریا